یُس کُپواہ ڈِسٹِرٛک چھِ اَتھ منٛز چھِ یہِ چھِ یِم یُس وِنٹَر چھِ آسان ییٚتہِ یُس سَرماہُک موسَم چھِ آسان ییٚتہِ سُہ چھِ آسان واریاہ سخت تِکیٛازِکہِ اَکھ چھِ آسان تَتھ منٛز واریاہ تۭر یُس ٹیٚمپریچَر چھِ آسان سُہ چھِ آسان مَینَسَس منٛز بیٚیہِ اگر أسۍ وٕچھو ییٚتہِ اگر وٕچھو أسۍ یُس یہِ چِلَیکَلان چھِ آسان یِم ژتجی دۄہ چھِ آسان تِم چھِ آسان واریاہ سخت تِکیٛازِکہِ تِمَن منٛز چھِ آسان واریاہ تۭر بیٚیہِ اگر فاگ وٕچھو أسۍ تَتھ منٛز چھِ آسان دھُنٛد چھِ آسان ییٚتہِ واریاہ اَسہِ کُپواراہَس منٛز ییٚلہِ یہِ چھِ گژھان یا یُس اَسہِ موسمہِ سرما چھِ آسان سُہ چھِ آسان واریاہ سانہِ خٲطرٕ مُشکل تٔریٖن تَتھ منٛز چھِ اَسہِ پیٚوان زیادٕ کھۄتہٕ زیادٕ بَچَن پانہٕ سارنۍ وُشنیر تھَوُن